ڈِسرکٹ گاندربلَس منٛز چھُ اسہِ اَکھ کٲم وِلو وٕرکر یِم ٹوٗکٔرِ وَنان چھِ اَسہِ تِمن چھُ یہِ پیٖڈی در پیٖڈی یہِ کٲم آسان یُس یہِ وِلو ؤرکٲرس چھِ اَسہِ سٲنِس ایریاہَس منٛز یِم چھِ گۄڈٕ یِم کانہِ وۄپداوان زٔمیٖنَس منٛز یا زٔمیٖندار چھُ یہِ پانہٕ وۄپداوان زٔمیٖنَس منٛز اَتھ چھِ پَتہٕ پَنٕنۍ ٹھیٖکہٕ در لگان یِم چھِ یِم کانہِ ہیوان مٔلۍ یِم کانہِ چھِ پَتہٕ یِمن اَتھ چھِ بٔڑ بٔٹھ اکھ آسان ییٚمہِ ساتہٕ یِم کانہِ اَنان اورٕ جمع کٔرِتھ گنڈ کٔرِتھ اَتھ چھِ اکھ بٔڑ بٔٹھ آسان تَتھ بَچھِ چھِ تَلہٕ کَنتھ یِم نار زالان یِم کانہِ چھِ یِم تَتھ آبَس منٛز تراوان ییٚلہِ ییٚمہِ ساتَن سُہ آب گَرُم چھُ واریاہ گژھان یِمن کانین چھِ پَتہٕ یِم دیل تُلان تہٕ بیاکھ پارٹی چھِ آسان یِمو تھٲومٕژ اَمہِ خٲطرٕ چھِ تِم چھِ یِمن پَتہٕ شراکہِ سۭتۍ یِمن چھُ اکہِ قٔسمُک اکھ بلیڈ ہیوٗ آسان یِم چھِ تَتھ بلیڈ سۭتۍ زٕٲز ترے ترے حِصہٕ کران یِتھ کَنن تاکہِ یِم کانہِ پَتہٕ چھِ یِم اَمہِ سۭتۍ اَتھ بَناوان ٹوٗکرِ ٹوٗکٔرِ چھِ آسان واریاہو قٔسمہٕ واریاہَو قسمَو یِم ٹوٗکٔرِ چھِ آسان اَڑین چھِ چَپاتیٖز وَنان اَڑین چھِ تِم بَناوان تِمن جانور شکلہٕ بَناوان یا مُختٔلِف قٔسمُک یہِ یہِ چھُ گۄڈٕ أمۍ سُند مول کران یہِ کٲم یا تٔمِس چھےٚ آسان یہِ پَنٕنۍ مٲلۍ کٔرمٕژ یہِ کٲم یِتھٕے کَن چھِ آسان تٔمِس تہِ کٔرمٕژ پَنٕنۍ مٲلۍ کٔرمٕژ کٲم یہِ چھِ جینریشن ٹُہ جینریشن چھِ یہِ یِتھٕے کٔن یہِ پَکان پَتہٕ چھُ اَگر یُس تہِ مےٚ باسان مےٚ پوٚرمُت لیوٗکھمُت نوجوان چھُ آسان سُہ تہِ چھُ یہِ کٲم ہٮ۪کان کٔرِتھ یا ہیٚچھِنۍ تہِ گۄڈٕ گژھِ تَمہِ ساتہٕ چھُ پَتہٕ سُہ اَتھ یِمن چھُ آسان پَنٕنۍ ژاٹہٕ حال تہِ بَنٲومٕتۍ یِم چھِ توتَنس ۄستَس برونٹھ کُن گژھان ہیٚچھنہِ یِم چھِ تَمہِ ساتن یہِ کٲم تہِ کران یِم چھِ پَنٕنہِ رۄپیہِ دہ زینان یعنی کہِ مَجبوٗر چھُنہٕ یہِ گژھان کِہینۍ نہٕ یِتھ کَنۍ موزوٗر چھُ نیران موزوٗر پٮ۪ٹھ یِمن تہِ چھُ یِتھٕے کَنۍ اَتھ کامہِ منٛز آسان باضٲبطہٕ پٲٹھۍ نَفر لٔگِتھ یُس یِمن یہِ کٲم کرناوان چھُ چاہے کانہہ دۄن گَنٹن کرِ تٔمِس چھِ دۄن گنٹن پٮ۪ٹھ دۄن گنٹن حِسابٕے یِوان پَنُن پونسہٕ دِنہٕ یِم چھِ مارکیٹَس منٛزن پرٮ۪تھ جایہِ ایویلیبٔل تہٕ بیٚیہِ چھِ اَتھ ڈِمانڈ تہِ واریاہ اَگر أسۍ درگاہ مارکیٹ گژھو یا سرنَگرٕ کِس کُنہِ تہِ مارکیٹَس منٛز گژھو پَنٕنِس گاندربل کِس مارکیٹس منٛز گژھو یِم چھِ آسان ایویلیبٔل یِم چھِ واریاہ ضوٚرتھ تہِ لگان اَگر پَنٕنین گرَن منٛز أسۍ یہِ وٕچھو یہِ چھُ گرَن منٛز تہِ ایویلیبٔل کیازِ کہِ اَتھ چھِ ڈِمانڈ تہِ اَصٕل اَگر یِم أسۍ یِم نیبر نیرو ییٚمہِ کَشمیٖر نیبر نیرو جموں گژھان چھِ جمِس منٛز تہِ چھُ یہِ کُنہِ ساتہٕ چھُ میلا گژھان کُنہِ تہِ قٔسمُک کانہہ میلا چھُ آسان آسان یا ییٚتہِ یِم سٹالز چھِ لگان یِم چھِ سٹالزن پٮ۪ٹھ تہِ ایویلبٔل آسان اور تَتہِ تہِ چھِ اَتھ اکھ بہتریٖن ڈِمانڈ اکھ اَتھ بیٚیہِ چھُ اَسہِ ییٚتہِ چلان اکھ بیاکھ گاندربلس منٛز چھُ اَسہِ چلان یہِ بیاکھ شال بِزنِس یِم فردٕ کٲم چھِ کران اَتھ تہِ چھُ آسان یِتھٕے کَنۍ اکھ وۄستہٕ اکھ بَنوومُت یِمو یا مِڈٔل مین چھُ آسان اکھ یُس أکِس بٔڈِس باپٲرِس نِش مال چھُ کھالان تہٕ یَتھ پَننِسے محلَس منٛز یا بیٚیہِ کِس جایہِ چھُ یہِ کُنہِ گامَس منز چھُ یہِ تھاوان ایویلیبٔل پَتہٕ یِم تہِ گرن منٛز یِم زَنہِ آسن بِہَتھ یا لڑکہٕ آسَن بِہَتھ یا بیٚیہِ تہِ کانہہ چھُ بُزَرٕگ چھُ آسان یِم نہٕ موزوٗرِ چھِ نیران کیٚنٛہہ یِم چھِ یہِ فردٕ تُلان یِم چھِ کران یہِ أمِس نِش ہیوان یہِ أمِس ۄستس یہِ کٲم یِم چھِ یہِ فِردٕ کٲم کران اَتھ منٛز چھِ پَنُن روزگار یِم اَپٲرۍ تہِ کَماوان یانے کہِ یہِ چھ گرِ بِہِتھ یہِ روزگار یِوان تہٕ یہِ چھُ أمِس چھُ پَنٕنۍ چاہے یہِ پَنژاہ رۄپیہِ زینہِ یَتھ دۄہَس یا ہَتھ رۄپییہِ رینہِ اَتھ دۄہَس یا ژور ہَتھ رۄپییہِ زینہِ یہِ تہِ چھُ آسان یہِ تہِ چھُ جینریشن ٹو جینریشن پَکان یہِ چھُنہٕ یہِ چھُ اکھ کَسب اَکہ سُے یُس گرَن منٛزٕے چھُ ہیوٚچھمُت آسان مٲلۍ چھُ آسان نیچُو ہیٚچھنوومُت نیچُو ہیچھناوان پَتہٕ پَنٕنِس نیچوِس پَنُن نیچُو ہیچھناوان پَتہٕ پَنٕنِس نیچوُس یِتھٕے کَنۍ چھُ یہِ جینریشن ٹو جینریشن پَکان یہِ کٲم یہِ چھےٚ اکھ بہتریٖن کٲم یَتھ منٛز چھُ یَتھ منز تہِ چھُ پَنُن روزگار ہٮ۪کان أسۍ گرسٕے منٛز پَکنٲیِتھ